ییٚلہِ ہسا بہٕ پَنُن باغ چھَس بناوان مےٚ ہسا چھُ پٮ۪وان واریاہ پرٛابلِم فیس کَرنہِ تتھ منٛز ہسا چھ مےٚ ییٚلہِ باغ بناوان بَناوان بہٕ ہسا چھَس واریاہ شوقیٖن باغ بناونَس منٛز مےٚ ہَسا چھِ تھٲومٕتۍ تَتھ منٛز یہِ ژوٗنٛٛٹھۍ کُلۍ ہَسا چھِم ژوٗنٛٛٹھۍ کُلۍ ہَسا چھِ مےٚ تھٲومٕتۍ یا ٲر کُلۍ ہَسا چھِ مےٚ تھٲومٕتۍ یا ٹَنٛگہٕ کُلۍ ہَسا چھِ مےٚ تھٲومٕتۍ مےٚ ہَسا چھُ مَگَر ییٚلہِ بہٕ بَناوان چھَس مےٚ ہَسا چھُ پٮ۪وان واریاہ فیس کَرُن تَتہِ ہَسا چھ آسان کیٚمۍ ہَسا چھِ آسان تَتہِ ہَسا چھِ آسان مٔہۍ ہَسا چھِ آسان یا بیٛاکھ قٕسم سُہ کیٚوم ہَسا چھُ آسان سُہ وۄزُل کَلَر سُہ ہَسا چھُ آسان تَتہِ ہَسا چھُ آسان واریاہ کیٚمۍ یِم ہَسا مےٚ تِہُنٛد یہِ چھُ مےٚ پٮ۪وان فیس چھُ کَرُن فیس چھُ کَرُن بہٕ ہَسا چھَس واریاہ شوقیٖن آ شوقیٖن باغ بَناونٕچ مےٚ ہَسا چھِ تھٲومٕتۍ تَتہِ ژوٗنٹھۍ کُلۍ لٲگِتھ ژوٗنٹھۍ کُلۍ لٲگِتھ بہٕ ہسا چھَس ترٛاوان تِمَن کھاد ہَسا چھَس بہٕ ترٛاوان یا ٹنٛٛگہٕ کُلۍ چھِ مےٚ تھٲومٕتۍ لٲگِتھ یا ٲر کُلۍ چھِ مےٚ لٲگۍمٕتۍ یا ٲر ژیرٕ کُلۍ چھِ مےٚ لٲگۍمٕتۍ بہٕ ہَسا چھَس تِمَن کھاد ترٛاوان بہٕ ہَسا چھَس تِمَن آب آب واتناوان آب واتناوان یا بہٕ ہسا بہٕ ہسا چھَس تِمَن گُٹہٕ بہٕ ہسا چھَس تِمَن گُڑٲے تہِ کران آ گُڈٲے تہِ کراں گُڈٲے تہِ کران ییٚلہِ بہٕ باغ بَناوان بَناوان ہَسا چھِ مےٚ پٮ۪وان باغ بَناوان بَناوان ہَسا چھِ مےٚ پٮ۪وان واریاہ پرٛابلِم واریاہ پرٛابلِم فیس فیس کَرنہِ واریاہ پرٛابلِم پٮ۪وان فیس کَرنہِ